یِم گامٕکۍ بچہِ چھِ آسان اگر أسۍ کتھ کرو گامن دِہاتن ہٕنٛز یِم واریاہ دوٗر گام چھِ یِمن نہٕ فیلسٹی چھِ آسان کہیٖنۍ نہٕ تِم چھِ پننٮ۪ن بچن اِتھ پٲٹھۍ بچاوان پولیو نش پولیو ڈراپ چھِ آسان جنؤریَس منٛز چھِ ترٛاوان یا کہِ بیٚکہِ دۄہ پتہٕ چھِ ییٚتہِ اعلان کران زِ آز ہسا چھُ پولیو ڈراپ ترٛاوُن بچہِ أنۍ زِ ہون فلٲنۍ جایہِ أمِس ترٛاوو آز ڈراپ پتہٕ چھِ دوٗر دوٗرِم بچہِ یِوان تِمن تِہنٛزٕ ماجہِ یِوان پننٮ۪ن بچن سۭتۍ پتہٕ چھِ تِمن تِم ڈراپٕس ترٛاوان زِ تمہِ سۭتۍ چھِ تِم بچان بیٚیہِ چھ زیادٕ کھۄتہٕ زیادٕ گامٕکۍ تِم چھِ پیور کھٮ۪ن تہِ کھٮ۪وان تمہِ وجہ سۭتۍ چھنہٕ تہنٛدٮ۪ن بچن تیوٗتاہ زیادٕ اِفیکٹ گژھان کہینۍ نہٕ مگر ہولیو ڈراپ چھِ تِمن ضوٚروٗری تراناوان یِم زیادٕ دوٗرِم چھِ آسان تِم چھِ آسان گۄڈٕنٮ۪تھ ؤتھۍ مٕتۍ یور کہِ أسۍ کرناوو پننس بچس اعلاج کیٛاز پگہہ گژھِ نہٕ أمِس کانٛہہ پرابلم گژھٕنۍ پولیو گژھِنہٕ گژھُن تمہِ باپتھ چھِ تِم تراناوان ضروٗری تِم ڈراپٕس